وَعلیکُم اَسلام جی جِناب أسۍ حظ چھِ ڈاکٹر تَبسُم اچھا تُہۍ کٔتہِ پیٹھ چھِو ناو کیٛاہ چھُو ناحیدا کیٛاہ دٔلیٖل تُہۍ کیٛاہ چھُو باسان

اَدٕ سٲ آ کھیٚوِو اورٕ یور کیٚنٛہہ وازٕوان یا ڈہیٚریا ما گٔیوٕ ہیٚکتھ چھَنہٕ وُنکیٚس کِہیٖنٛۍ نا تُہۍ کٔرِو کٲم تُہۍ کھیٚوِو وُنکیٚس سِمپٕل پیرسٹِمال اگر نے کِلنِک ہیکِو یِتھ کِلنِک ہیٚکِو نہٕ تُہۍ وُِنکیٚس یِتھ شام ووت نا تُہۍ کٔرِو اکھ کٲم آ سِمپٕل پیرسٹٕمال اگر گَرِ آسوٕ سِمپٕل پیریسٹٕمال یا ڈولو پھوٚل کھیٚوِو تہٕ تُہۍ یِیِو صُبحن میٛٲنِس کِلنِکَس پیٚٹھ تہٕ بہٕ کَرہو تۅہہِ ٹیٚسٹہٕ کیٚنٛہہ مزیٖد تُہۍ یِیِو بہٕ وُچھٕ پَتہٕ پانے پرٛیسکِپشن دِمہٕ بہٕ پَتہٕ تتی اصٕل پٲٹھۍ تہٕ وُنکیٚس کٔرِو تُہۍ سِمپٕل پیٚرسٹٕمال حظ یوٗز بیٚیہِ چیٚوِو گَرم گَرم ترٛیش چیٚیِو گرم ترٛیش بیٚیہِ کَرِو پوٗرٕ بیٚڈ رِڈٕن ریٚسٹ کٔرِو اوٗرٕ یوٗر مہٕ کٔرِو تُہۍ کیٚنٛہہ تہِ أچھَن أچھَن آسہِ امکُے حظ یہِ تھوڑا بہت تَپکُے آسہِ تھوڑا دَزان ہِش أچھ اتھ چھُ تھوڑا آیِس آیِس پیٚک کٔرِو تھوڑا أچھَن آ باقٕے کٔرِہو تۅہہِ پَگاہ صُبحے پانے چیک حظ تی ووٚنمو نا تُہۍ ییٖزیٚو صُبحن کِلنِکَس پیٚٹھ بہٕ کَرٕ پانے ژھٹہٕ رَس اگر چھُوٕ تہٕ ژھٕٹہٕ رَسَس سٍتۍ کھیٚوِو بَتہٕ یا کھیٚوِو یِم ٲلوٕ مۅنٛجن سٍتۍ حظ بَتہٕ وُنکیٚس آ ہۅنٛدٕد ترٛیش نہٕ چیٚنۍ آیِس کریٖم نہٕ کھیٚنۍ فرٛیٚجِچ ترٛیش نہٕ چیٚنۍ زیادٕ حظ کیٚنٛہہ آ پَگاہ یہِ تُہۍ کِلنِکس پیٚٹھ بہٕ دِمہٕ ییٚتھٕے حظ نَظر آچھا سَلام عَلیکُم اَہَن حظ ٹھیٖک پٲٹھۍ اَسلامُ عَلیکُم